ہیلو السلامُ علیکُم آ مےٚ ٲس شٮ۪ہرٕنۍ پارَک تہٕ تۄہہِ چھُو ٹایِم تُہۍ ہیٚکوٕ مےٚ سُہ پارک دِتھ شِیٖرِتھ نہ نہ بڈگامہِ بڈگام کیٚنٛہہ چھُنہٕ تُہۍ دِیٖوُس پانَے نظر وٕچھُو کیٛاہ لَگٮ۪س دَوا کیٛاہ لَگہِ پوش کیٛاہ لَگن اچھا